اَسلامُ علیکُم وعلے ٹھیٖک چھُوا اَہَن حظ ٹھیٖک مےٚ حظ اوس یہِ کَلہٕ دود چھُ مےٚ کَران کَنٹِنیوٗ نا مےٚ چھُ یہِ مایگرٛین مےٚ اوترٕ پیٚٹھ تہِ آے نہٕ مےٚ کَںٹِنیوٗ نیٚنٛدٕر ویٚنٛدٕر کِہیٖنٛۍ واریاہ زیادٕ کَلہٕ دود اَگَرَے اِنسان وُچھِ مطلب کُنہِ تہِ سِکریٖنَس کُن فونہٕ کِس سِکریٖنَس کُن لیٚپٹاپ سِکریٖنَس کُن مےٚ چھُ واریاہ أچھَن کَران دَگ اَہَن حظ اَہَن حظ اوس اوترٕ تام ایٚکزام تہِ مۅکلیٛو مےٚ باسیٚو یہِ ما چھِ تَمکُے البتہٕ ایٚکزام تہِ مۅکلیٛو نا تہِ لوٚگ مےٚ تھوڑا زیادٕ زیادٕ گژھ نہِ مےٚ اوس شَک اَوا مےٚ تہِ ما آسہِ ایٚکزام سۭتی مگر ایٚکزام تہِ مۅکلیٛو پَتہٕ گژھِ ہا نہٕ مےٚ کَم گژھُن تہٕ تہٕ پَتہٕ چھِ مےٚ چھِ بَڑان تےَ اوترٕ پیٚٹھ لٔگۍ مےٚ تاپَس تہِ تِم چَکَر ہِوۍ یِنۍ اَہَن حظ مٔنٛزۍ مٔنٛزۍ چھِ یہِ گژھان تہِ بےٚ ہوش تہِ مٔنٛزۍ چَکَر تہِ یِوان گیٛوٗر تہِ یِوان مٔنٛزۍ پیٚوان أتۍتھٕے پَتھَر اَہَن حظ بہٕ تہِ چھَس نہٕ بیٚہوان زیادٕ تہِ گَرِکیٚن منٛز کیٚنٛہہ مےٚ تہِ چھِ یِہےَ تھوڑا اےٚ لونلیٖنیٚس چھِ مےٚ تھوڑا اَتہِ چھِنہٕ مطلب کُنے منٛز چھِنہٕ دِلٕے لَگان اَہَن حظ کھیٚوان چھِ سُہ پیٚرسٹِمال ڈاکٹرو البتہ کِہیٖنٛۍ فرٕق باسے نہٕ مےٚ تِمو سۭتۍ ڈولو تہِ چھَس بہٕ کھیٚوان تَمہِ سۭتۍ تہِ چھَنہٕ مےٚ کِہیٖنٛۍ فرٕق باسان اَہَن حظ دَوا کھیٚیاے مےٚ تہٕ مگر فرٕق چھَنہٕ ٹوٹل باسان کِہیٖنٛۍ نہ حظ أزیُک تام پیٚیاے نہٕ ضٔروٗرت کیٚنٛہہ البتہٕ اوترٕ پیٚٹھ گٔے نہ مےٚ زیادَے پَہَم پَتہٕ گٔیَس بیٚیِس نیٛوٗرالجِسٹَس نِش تٔمۍ دٮُ۪ت تَتہِ بیٚیہِ دِتُن دَوا البتہٕ فرٕق باسے نہٕ مےٚ تَمہِ سۭتۍ ٹوٹَل کِہیٖنٛۍ نہ حظ تَمہِ سۭتۍ باسے نہٕ مےٚ ٹوٹَل کِہیٖنٛۍ فرٕق

اَہَن حظ ٹھیٖک اَہَن حظ تُہۍ کٔرۍزیٚو وۅنۍ ایٚڈرس اَمیُک سیٚنٛڈ پنٛنہِ کٕلنِکُک وَٹس ایٚپ تہٕ بہٕ یِمہٕ پَتہٕ اور کَر یِمہٕ اورے اَہَن حظ ٹھیٖک اَہَن حظ ٹھیٖک چھُ اَہَن حظ ٹھیٖک چھُ اَہَن حظ اسلا